ہٮ۪لو ہٮ۪لو اَلسلامُ علیکُم تُہۍ چھُو حظ تُہۍ چھُو حظ صٲب اَسہِ حظ ٲسۍ یہِ تۄہہِ نِش کَنسَلٹیشَن تہٕ مےٚ دوٚپ یہِ مےٚ حظ چھِ باسان حظ گھبراہٹ چھِ مےٚ باسان ییٚلہِ بہٕ کُنسٕے زٔنِس چھَس آسان سُہ ٹینشَن ہیٗو باسان تھوڑا بدلٕے فیٖل گژھان اَہَن حظ اۭں مطلب مےٚ چھِ تھوڑا سُہ ہیوٗ یِوان ییٚلہِ مطلب کَمیُک اَہَن حظ فرق حظ چھِ مےٚ نہٕ تَمیُک تہِ ڈاکٹر تَمیُک تہِ چھِ آسان تھوڑا تہٕ نہ نہ حظ ڈاکٹر صٲب نہ حظ اگر دوٗرِ ووٗرِ وُچھِ بہٕ کیٚنہہ لڑٲے وڑٲے تہٕ تیٚلہِ چھِ مےٚ باسان تھوڑا ٹینشَن ہیوٗ مگر تِتھ کٔنۍ نہٕ کیٚنہہ مطلب گَرِ وَرِ چھِنہٕ کیٚنہہ مطلب مےٚ چھِ گھبراہٹ گژھان مےٚ چھِ مطلب ٹینشَن اۭں ڈاکٹر صٲب اَسہِ چھِ ٹھیٖک ماحول چھِ ٹھیٖک مےٚ چھِنہٕ تران فِکرے

اچھا ٹھیٖک حظ چھِ ڈاکٹر صٲب تیٚلہِ کَمہِ دۄہ یِمہٕ بہٕ

ٹھیٖک چھُ ڈاکٹر صٲب ٹھیٖک چھِ میم ٹھیٖک چھِ ڈاکٹر صٲب شُکریہ أسۍ یِمو وۄنۍ تیٚلہِ توہی نِش آدٕ حظ اَلسلامُ علیکُم وعلیکُم